سٲنِس علاقَس منٛز چھِ واریاہ جنٛگلات یَتھ منٛز واریاہ قٕسمٕکۍ کُلۍ جاناوَار تہٕ واریاہ قٕسمٕکۍ نیچرَل چیٖز چھِ یِوان لَبنہٕ تہٕ اُمَے چیٖز چھِ مےٚ پنٛنِس علاقَس منٛز واریاہ زیادٕ خۄش کَران سون یُس یہِ علاقہٕ چھِ اَتھ منٛز چھِ ژَرِ صُبحٲے گیٚوان اَتھ منٛز چھِ جاناوَار آسان خۄش اَتھ منٛز چھِ تَمام مخلوکات آسان پَنٕنۍ پَنٕنۍ زِندگی زیٚوان تہٕ یُس مےٚ سارویے کھۄتہٕ زیادٕ خۄش چھِ کَران سٲنِس علاقَس منٛز چھِ گاڈٕ یِوان رَٹنہٕ سٲنِس علاقَس منٛز چھِ یِوان کھیتی باڑی کَررنہٕ سٲنِس علاقَس منٛز چھِ یِوان ژیٖرو کَرنہِ دوستَن سۭتۍ تہٕ سٲنِس علاقَس منٛز چھِ اِوان جنگلاتو پٮ۪ٹھ کُلۍ کُلۍ ژَٹ